ہٮ۪لو اسَلام علیکم یہِ چھا ہوٹَل مےٚ ٲسۍ روٗم اَسہِ ٲسۍ روٗم بُک کَرٕنۍ اَسہِ چھِ فارٮ۪ن یِم اٮ۪مریٖکا پٮ۪ٹھ آمٕتۍ ٹوٗرِسٹ تِمَن خٲطرٕ اَسہِ روٗم کَرُن بُک اَسہِ چھُ ضوٚرَتھ ترٛٮ۪ن دۄہَن خٲطرٕ آ اَسہِ چھِ گژھِ ترٛٮ۪ن دۄہ خٲطرٕ روٗم مگر روٗم گژھِ آسُن ٹاپ کٕلاس

نَفا پانٛژھ آ آ زٕ چھِ میل ترٛےٚ چھِ فیٖمیل

آ یِمن چھِ سٲلِم چیٖز سۭتۍ آ اَسہِ چھِ سٲلِم چیٖز سۭتۍ یِمن پنٕنۍ پنٕنۍ پنٕنۍ پرٛووایِڈ کَران آ یِمَن چھِ مگر پانٛژن خٲرطرٕ پانٛژھ روٗم ضٔروٗرت آ اے سی دار فٮ۪سلٹی کیٛاہ کیٛاہ چھِ یِمن اَتہِ فایِو سِٹارس منٛز مِلان

نٮ۪برٕ کَنۍ

یہِ لَنٛچ ڈِنَر برٛیٚک فاسٹ یہِ مِلۍکھٕ اکھ چھِ تِمَن اِنکٕلوٗڈ کَرناوُن آ ڈِنر چھُ ضُروٗرَت لَنچ برٛیک فاسٹ ڈِنَر

آ رٮ۪فرِنٛگ چھِ یِمَن کَرٕنۍ واے فاے اَتہِ واے فایس کیٛاہ سُپیٖڈ چھَکھ ٹھیٖک پاوَر پاوَر چھُکھٕ آسن ژۄوُہ گنٛٹہٕ برٛیک فاسٹس منٛز کیٛاہ کیٛاہ چھُکھ مِلان ریٹ کیٛاہ چھِ گژھان فایِو سِٹار روٗمَس

دوٗر کوٗتاہ چھِ اَتہِ سۄنہٕ مرگہِ پٮ۪ٹھ سۄنہٕ مرگہِ پٮ۪ٹھ کوٗتاہ دوٗر چھِ یہِ

ٹھیٖک چھُ ٹھیٖک تیٚلہِ کٔرِو تُہۍ پانٛژھ روٗم بُک

سدہٲیمہِ ڈیٹس پٮ۪ٹھ تھٲیزیو تُہۍ یہِ ٹھیٖک چھُ چلو